اَسلامُ عَلیٖکُم تُہۍ چھُو ٹھیٖک پٲٹھۍ صحت صحت چھِ حظ ٹھیٖک گَرٕ بأر چھِ حظ ٹھیک آ مےٚ اوس ہازِم صٲبٕنۍ کَتھ کَرٕنۍ تُہۍ چھِو أمِس ٹیٖچر شاید ہازِم صٲب چھُو پَران أتی سکوٗلس منٛز تُہنٛدِس تُہۍ چھِو شاید أمِس ٹیچر آ أمِس چھُ أکھ چیٖز أمِس چھُ لَڑکہٕ اَصٕل یہِ چھُ لٔڑکہٕ اصٕل مگر یہِ چھُ کران سُستی پہم آ نہ أسۍ چھِس کَران واریاہ وٕنۍ سکوٗلُک چھُ آسان اَلگٕے حِساب ٹیچر ٹیچرٕ سُنٛد چھُ آسان اَلگ حِساب سکوٗلُک دَباو چھُ آسان گَرٕ چھُنہٕ پیرینٹن تیوٗت مانان کِہیٖنۍ تُہۍ کٔرۍوُس اَتہِ تھوڑا ہینٛڈٕل أسۍ تہِ کَروس کَم زِیادٕ أتی سُدرِ یہِ اِنشاء اللہ یہِ چُھ لٔڑکہٕ اصٕل مگر یہِ چھُ تھوڑا کَران یہِ آ مگر یہِ لیکھنس پَرنَس کَرنَس چھُ کران یہِ سُستی پہہ

ٹھیٖک ٹھیٖک ٹھیٖک تُہُنٚد صحیح آ تُہُنٛد چھُ صحیح تُہُنٛد گَژھٮ۪س آسُن سَپورٹ اَدٕ ہیٚکہِ یہِ برٛونہہ کُن پٔکِتھ تہٕ بیٚیہِ چھُنہٕ بَچیس لایُن گَژھان مُشکِل یہِ چھُنہٕ اِنسان سونچان اِنسان أزِکۍ بَچہِ چھِ آسان تھوڑا سیٚنزِٹِو یِمن چھُنہٕ بَنان لایُن تہِ کینہہ یِم گَژھن پَکناوٕنۍ حِسابس منٛز آ أسۍ کَروس پانہِ تہِ اِنشاء اللہ کوٗشِش ٹھیٖک ٹھیٖک نہ حظ سُہ چھِ أسۍ وٕچھان سُہ چھِ أسی وٕچھان أمِس سُہ چھِ کَران یہِ اَلبَتہ یہِ تھوڑا چھُ کَران یہِ لیٖنیَنسٕے پہم کَم زیادٕ تہٕ ایٚکزامَس خٲطرٕ چھُ گَژھان پَتہٕ سُہ مُشکِل بیٚیہِ چھُ یہِ اَکھ رَژھا تیز پہم تیز پہم اَکھ رَژھا یہِ چھُ تیز پہم اَکھ رَژھا یہِ چھُ بیٚہوان لَڑایہِ کَرنہِ بٲیِس بیٚنٛنین سۭتۍ آ راتھ ٲسٕس بہٕ ایکچویلی اوٗرۍ بہٕ سنییَس نہٕ أمِس خاص کِہیٖنۍ تمہِ موٗجوٗب ما آسیس گوٚمُت کَم زیادٕ تہٕ نَتہٕ چھُ نَتہٕ چھُس فادر چھُس کران کاپی چَک وَک بہٕ تہِ چھَسَس کران کَم زِیادٕ تَمہِ سۭتۍ لایان چھُنہٕ أمِس اَلبتہ کِہیٖنۍ پیرنٛٹ چھِ آسان تہِ مول چھُ آسان تیز پہم کوٗشِش کَران أمِس روب داب ہوٗ یہِ لایان وایان مگر لایان چھُنہٕ بَچس خٲطرٕ صحیح کینٛہہ پٮ۪وان وارٕ وار وارٕ وارٕ پٮ۪وان اَنُن صحیح آ اِنشاء اللہ چلو بیٚیہِ کینٛہہ حُکم اَسہِ لایق وۄنۍ دِمو سکوٗل کُن نظر پَگاہ تام تَمہِ مَزیٖد وٕچھو اِنشاء اللہ چَلو اَدٕ کیٛاہ بِہو تُہۍ